اَگر مےٚ کانٛہہ موقعہٕ آو پَنٕنٮ۪ن یِمن زٔمیٖن دارن مدد کَرنُک تہٕ تِمن دِمہٕ بہٕ ساروی کھۄتہٕ گۄڈٕنیٚتھ ساروی کھۄتہٕ بہتریٖن کھاد تہٕ بیٚیہِ ساروی کھۄتہٕ اَصٕل مٲڈٲرٕنۍ آلہٕ یِمو سۭتۍ تِم پَنٕنۍ یہِ زٔمیٖن دٲری پَنٕنۍ یُس فصٕل چھُ تَمیُک یُس تِمن مطلب لاسٹس فَصٕل نیرِ سُہ گوٚژھ سُہ بَڑُن بیٚیہِ تَتھ یۄس میژ چھِ سۄ گٔژھ ذرخیز گژھنۍ دوٚیِم کَتھ کہِ تِہنٛز صحتِک صحتُک خیال تھاوُن کہِ تِژھ کانٛہہ پولسی تِژھ کانٛہہ سِکیٖم تھاؤنۍ ییٚمہِ سۭتۍ تِہنٛدِ صحتُک خیال یی تھاونہٕ تہٕ بیٚیہِ تاپَس منٛز تِمن تاپہٕ نِش بَچاونہٕ خٲطرٕ تیُتھ کیٚنٛہہ پَلو ییٚمہِ سۭتۍ نہٕ تِمن تاپہٕ سۭتۍ توٗت تہِ فرق آسہِ پیٚوان کیٚنٛہہ بیٚیہِ آف سیٖزنَس منٛز تِمن کیٚنٛہہ توٗتھ پروایڈ کرُن کیٚنٛہہ تیُتھ حِساب تھاوُن کہِ تِمن اَسہِ تَتھ منٛز تہِ کیٚنٛہہ پونٛسہٕ مِلان کہِ تِم گٔژھۍ نہٕ پَگہہ کُنہِ پونٛسہٕ موٗجوٗب تَنگ گژھِنۍ کیٚںٛہہ